مےٚ چھُ وٕنکیٚنَس گوٚمُت نظرِ صرف چھِ بِلڈِنٛگَے وٕنیُک تانۍ یِوان تعمیٖر کَرنہٕ باقٕے یِم مِشیٖن اِکوِپمیٚنٛٹٕس یِم چھُ نہٕ بِلکُل موٚیَسَر یِوان کَرنہٕ تہٕ کِہیٖنۍ